گۄڈنِچ کَنٹری چھےٚ ہِندُستان دٔیِم چھِ پاکِستان ترٛیٚیِم چھِ ایٖران ژوٗرِم کَنٹری یۄس چھےٚ سۄ چھِ سوٗدی عرب پوٗنٛژِم چھےٚ پوٗنٛژِم کَنٹری یۄس چھِ سۄ چھےٚ اَفغٲنِستان یِم چھےٚ پانٛژھ کَنٹری یِم مےٚ یاد چھےٚ